اَسلام علیکُم ہے تُہۍ چھِو حظ ٹھیٖک پٲٹھۍ شُکُر سانا شُکُر سانا مےٚ کریاو یہِ رِشتہٕ تۄہہِ کیٛاہ خیالا چھُ نہَ ییٚتہِ نَس چھُ مسلہٕ مَگر مَسلہٕ چھُ تۄہہِ چھِو گۄڈٕ نَظر وَزر دِنۍ أتی گوٚو جان تہٕ بہتر تہٕ اَفضل گۄڈٕ گوٚو نَظر دِنۍ نوٚو نوٚو رِشتہٕ چھُنہٕ گۄڈٕے گژھِ نہٕ ژَٹُن سورُے رِشتہٕ چھِو تُہۍ مۄکلاوان سورُے گۅڈٕنٮ۪تھ چھِ نظر دِنۍ سارنٕے چاہے رِشتہٕ دار یِیہِ کانٛہہ کانٛہہ یِیہِ مٔنٛزِم یارٮ۪ن چھِ یہِ خٲصِیتھ وۅں کیٛاہ کرو اَ آ نَظر چھِ دِنۍ اور گوٚبُر چھُ اورٕیورٕ چھُ سرٕ کَرُن پتہٕ چھُو پَتہٕ بیٛاکھ سَوال اَز چھُ سُہ دَہیج وَہیج قٕصہٕ چلہِ نہٕ اَسہِ ہَے یہِ چھےٚ غریٖب پٲٹھۍ پَکُن کیٛاہ کَرو تورٕ تہِ گژھن گرٕ گرٕ گژھِ رَلُن چھُنا آ یِمو ما چھُ اکھ گرا اَسہِ آسان ہَتہٕ بوٚدُے گرٕ چھِ یِوان گژھان سارنٕے چھِ پَنٕنہِ پَنٕنہِ مِزاز پٮ۪وان ہاوُن تَمے موٗجوٗب گژھِ تُہُند تہِ وَنُن یِمَن تِمن مطلب اَمہِ آیہِ گژھِ گرٕ آسُن گرٕ گژھِ آسُن جَہیٖز وَہیز یہِ زانٕنہٕ بہٕ آ بِلکُل بِلکُل رِشتہٕ آبہٕ مٔنٛزۍ چھُس نہٕ بہٕ رَٹان کَران کِہیٖنٛۍ نہَ نہَ نہَ نہَ ژور آنہٕ چھُس نہٕ بہٕ کٲنٛسہِ رَٹان نہَ چھِ مےٚ دِلچسپی کھٮ۪نٕکۍ چٮ۪نٕکۍ یِم قٕصہٕ گٔے نہٕ مےٚ اَلبتہٕ نظر گُزر دِن اورٕ یورٕ گرٕ وَرٕ اورٕ یورٕ لَگہِ تہٕ اَز چھُ وقت یِہَے چھُنا آ مٔنٛزِم یارٮ۪ن چھِ یِم قٕصہٕ پٮ۪وان کَرٕنۍ کیٛاہ کرو آ تۄہہِ تہِ چھُ پَنٕنہِ جایہِ اَتہِ ریڈی روزُن تہٕ جان گوٚو آ بسم اللہ کٔرِتھ بسم اللہ کٔرِتھ نَظر وَزر دِنۍ جان کَتھ چھِ روزان سُے وۅنۍ روٗزیو مُتمَعیٖن اِنشااللہ شَرافت گژھِ اورٕ یور آسٕنۍ چھُنا ٹھیٖک ؤرلڈ کَپ تہِ چھُ ؤرلڈ کَپ چھُ شرافتس اَدٕ چھُے رِشتہٕ وللہ کھٮ۪ن چٮ۪نہٕ سۭتۍ چھُنہٕ وَسان نَکھٕ آ تِمن اِسرافَن چھُس بہٕ بِلکُل خِلافٕے مےٚ چھِنہٕ سۄ مٔنزِم یارَز کٔرمٕژ کیٚنٛہہ چھا صحیح کِنہٕ اورٕ تہِ تِتھُے پَتہٕ گرٕ تہِ آسُن ہو یی چھُنا سَوال تَمے موٗجوٗب چھُس نَظر تھاوٕنۍ سۅے کہِ مطلب بہتر تہٕ اَفضل چھُ گرٕ گژھن رِشتہٕ تھاوٕنۍ اِنشااللہ اِنشااللہ اَدٕ حظ آ اسَلام